اسلام علیکُم جناب ہے عادل صٲب تُہۍ چھو حظ ٹھیٖک صحت چھ حظ ٹھیٖک اَصٕل پٲٹھۍ شُکُر مٲلکَس کُن تُہۍ چھُو پانہٕ ٹھیٖک ہے فون حظ کَریو ٲدۍ تۄہہِ حظ تُلوے نہٕ اَہَن حظ مےٚ ؤنۍوٕ تۄہہِ راتھ تہِ اوترٕ تہِ سَمکھیٚو تُہۍ مےٚ وَنٮ۪و نا تۄہہِ تَمہِ گاڑِ ہُنٛد اَد حظ وۅنۍ اَتھ کیٛاہ برابری چھِ تہٕ بہٕ حظ چھُسے دپان تھٔز ماڈل یۅسہٕ اَدلہٕ بَدلَس منٛز وُنۍکٮ۪س چھ تَتھ خٔریٖدار ژےٚ پَتہٕ ما بَنی تَتھ سۄ چھا ماڈَل تَتھ ماڈلَس چھِوا پرٕٛژھان ہے بہٕ حظ دِمے ژےٚ تَمہِ کھۄتہٕ اَصٕل گٲڑۍ سۄ نہٕ حظ گٔیہِ نہٕ کِہیٖنۍ اَہَن حظ بیٚیہِ دۅیہِ ؤہرۍ مۅکلہِ بدلٲوِتھ مۅکلہِ کانٛہہ غم گژھِ پتہٕ کتھ لگہِ وُنکٮ۪ن اَسہِ اوس بِذٲتی راتھ کَسٹٕمَر تٔمِس ووٚن مےٚ دوٚپمس یِتھٕ پٲٹھۍ بہٕ دمے ژےٚ گٲڑۍ دوٚپُن ولہٕ دِ مےٚ وۅنۍ چھا تُہی یِتھٕ پٲٹھۍ ماڈل دوٚپُن اَن ریٹ تہِ ووٚن تٔمۍ دوٚپُن ٹھیٖک ٹھاک ریٹ ووٚنُن کیٛازِ اَمہِ مَذیٖد تہ یی نہٕ تتھ کِہیٖنۍ یپٲرۍ چھ تَتھ گاڑِ اَکھ چھُنہٕ تَتھ اےٚ سی نہٕ کیٚنٛہہ یتھ بہٕ دِمے ژےٚ نٔو گٲڑۍ فُلی لوڈِڈ ماڈَل تہِ ہیٚور

سوارِ چھُ مزٕ سوارِ چھُ مزٕ اَلبتہٕ ییٚلہِ تۄہہِ بہٕ یژھٕ گٲڑۍ دمہٕ نا پٔژو تُہۍ مےٚ اکہِ لَٹہِ پٔژِو تُہۍ مےٚ ییٚلہِ نہٕ تۄہہِ پٔژِو اَمہِ کھۄتہٕ مَزٕ یی بہٕ چھُس ییٚتی تیٚلہِ بہٕ دِمہٕ پونٛسہٕ واپَس بیٚیہِ گٔیی ژےٚ گٲڑۍ مُفتٕے بیٚیہِ چھا کیٚنٛہہ آ تُہۍ ہے کٕنِو بہٕ تۅہہِ یِتھٕ پٲٹھۍ تۅہہِ ہے مےٚ پٮ۪ٹھ بُروس چھُو تھوٚومُت تُہۍ کٔرِو آینٛدٕ تہِ مےٚ پٮ۪ٹھ بروسہٕ پَرواے چھُ نہٕ کینٛہہ جِناب اَدٕ بیٚیہِ کَرہوس رَژھِ ہنا اگر مونُن ٹھیٖک مونُن نہٕ مےٚ باسان یہِ ریٹ تہِ چھَ نہٕ ناکار کیٚنٛہہ یہِ تہِ چھِ اَصٕل ریٹ وۅنۍ تُہٕنٛدِ موجوٗب سُہ وُچھس بہٕ پَتہٕ پانے رۄپیہِ ساس زٕ ژورٕ کَرہوس بیٚیہِ تھوڑا اورٕیورٕ تہٕ پرواے چھُ نہٕ کیٚنٛہہ مٔہ ہےٚ ٹٮ۪نشن ہُتھ گٲڑۍ یۅس مےٚ تۄہہِ ہٲووٕ سۄ چھَنا اَصٕل اَدٕ ٹھیٖک چھُ پَرواے چھُنہٕ کینٛہہ اَچھا یۅس ژےٚ مےٚ نٔو گٲڑۍ ٲس نا یۅس حظ راتھ ہایوٚو تۄہہِ مےٚ گٲڑۍ اَدٕ تیٚلہ نِیِو سۅے پَتہٕ اَدٕ بسمہ اللہ کٔرِتھ تتھ چھا پتہٕ یِتھٕ پٲٹھۍ اَسہِ پانہٕ وٲنۍ مَسلہٕ سُہ چھُ پَتہٕ گَرُک مَسلہ تَتھ چھِ نہٕ پتہٕ پرٛابلم کِہیٖنۍ نہٕ اَدٕ حظ ٹھیٖک چھُ جِناب او کے جِناب سلام علیکُم